اَسَلامُ علیکُم اگر أسۍ وٕچھو پنٛنہِ فیملی منٛز یُس اَسہِ کانٛہہ پَنُن فیملی مٮ۪مبَر فیس بُک اِنَسٹاگرٛام یا ٹُوِٹَر یوٗز چھُ کَران اَتھ پٮ۪ٹھ چھِ اَسہِ یہِ نِوٕز کُنہِ ساتہٕ اَتھ پٮ۪ٹھ کھَسان چھِ فیس بُکَس پٮ۪ٹھ یا اِنَسٹاگرٛامَس یا ٹُوِٹَرَس پٮ۪ٹھ اَسہِ چھِ لگان یِمو سۭتۍ واریاہ زیادٕ نِوزٕ پَتہ کُنہِ ساتہٕ اَگر کینٛہہ گژھِ اَتھ پٮ۪ٹھ چھُ آسان جلدی اَپڈیٹ آمُت تہٕ اَسہِ چھِ لَگان جلدی پَتہ تِمَن نِوزَن ہٕنٛز اَگر أسۍ وۄنۍ وٕچھو فیس بُک یا اِنَسٹاگرٛام یِمَن پٮ۪ٹھ چھِ آسان نِوزٕ واریاہ زیادٕ اَصٕل مگر کُنہِ ساتہٕ چھِ آسان یِمَن پٮ۪ٹھ کینٛہہ فیک یا مَزاقیہ نِوزٕ تہِ کیازکہِ اَتھ پٮ۪ٹھ چھُ آسان واریاہ زیادٕ لُکھ یِمو فیس بُک چھُ آسان کھوٗلمُت تِم چھِ کُنہِ ساتہٕ اَتھ مذاخَس منٛز تہِ کانٛہہ نِوٕز اَپڈیٹ کَران یۄس پَتہٕ فیک چھِ آسان تہٕ سۄ چھِ آسان صِرف مَزاق خٲطرٕ مگر اگر أسۍ ٹِوِٹَر وٕچھو تَتھ پٮ۪ٹھ چھِ آسان لَگ بَگ صِرف اَصٕل اَصٕلے یوٚت نِوزٕ کیازکہِ تَتھ پٮ۪ٹھ چھُنہٕ آسان زیادٕ یِم فیک نِوزٕ کینٛہہ تَتھ پٮ۪ٹھ چھِ آسان صِرف یِمَے اَصٕل نِوزٕ تہٕ یِم بیٚیہِ ٹھیٖک چھِ آسان فیک چھَنہٕ آسان کینٛہہ مگر فیس بُکَس تہٕ اِنہَ اِنَسٹاگرٛامَس پٮ۪ٹھ چھِ آسان لَگ بَگ فیک نِوزٕ تہِ واریاہ تہٕ مگر یِم کُنہِ ساتہٕ چھِ آسان اَصٕل نِوزٕ تہِ تِمَن ہُنٛد اَپڈیٹ تہِ چھُ اَسہِ لَگان جلدی پَے تِہٕنٛد تِم چھِ لَگان اَسہِ ؤلۍ وٲلۍ پَے کہِ آز کیٛاہ چھِ گوٚمُت یُس سٮ۪کَنڈَن منٛز چھِ اَسہِ تہٕنٛز نِوٕز لَگان یِم چھِ اَسہِ سانہِ لایفہِ منٛز واریاہ زیادٕ اہم آسان کیازکہِ اگر أسۍ وۄنۍ سٹوٗڈَنٹَن ہٕنٛز کَتھ کَرو اگر تِمَن کینٛہہ کۄسچَن آسہِ کَرُن فار ایٚگزامپٕل تِم چھِ ہٮ۪کان کُنہِ تہِ اِنٹَرنٮ۪ٹَس مَدتہٕ کُنہِ تہِ جایہِ کٔرِتھ فیس بُک پٮ۪ٹھ تہِ کٔرِتھ اِنسٹاگرٛام پٮ۪ٹھ تہِ کٔرِتھ سُہ کۄسچن کہِ تِمو سۭتۍ چھُ تُہُنٛد مایِنٛڈ فرٛی روزان اگر أسۍ کُنہِ ساتہٕ اگر کینٛہہ اچانک نِوٕز پَے أسۍ چھِ ہٮ۪کان سُہ فیس بُک پٮ۪ٹھ کٔڑِتھ کہِ یہِ چھا فیک کِنہٕ یہِ چھِ اَپُز تہٕ تَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ مَدَد تہٕ سہوٗلیت مِلان اَگر اَسہِ کُنہِ جایہِ اَگر کُنہِ ساتہٕ اَسہِ اَسہِ چھُ مِلان اَتھ پٮ۪ٹھ مِنٹَن ہٕنٛز خبر سٮ۪کَنڈَن ہٕنٛز خبر یا اَگر ؤری تہِ آسہِ کَتھِ گوٚمُت سۄ تہِ چھِ أسۍ ہٮ۪کان دُبارٕ وٕچھِتھ اِسلیے چھِ یہِ سانہِ زندگی منٛز اَکھ اہم رول اَدا کَران اَتھ پٮ۪ٹھ چھُ آسان کُنہِ ساتہٕ ویٖڈیو چھِ ہٮ۪کان أسۍ وٕچھِتھ ٹایم پاس چھُ آسان کُنہِ ساتہٕ کَرُن اَتھ پٮ۪ٹھ چھِ ہٮ۪کان أسۍ اِنسٹاگرٛامَس پٮ۪ٹھ ریٖلٕز تہِ وٕچھِتھ تہٕ مگر نِوزَن خٲطرٕ چھُ یہِ واریاہ زیادٕ اہم رول اَدا کَرَن خاص کَر ٹُوِٹَر کیٛازِکہِ اَتھ پٮ۪ٹھ چھِنہٕ آسان زیادٕ فیک نِوزٕ کینٛہہ اَتھ پٮ۪ٹھ چھِ آسان واریاہ زیادٕ اَصٕل نِوزٕ یِم اَسہِ ڈے ٹُہ ڈے لایفہِ منٛز واریاہ زیادٕ اَہم رول چھِ اَدا کَران ٹِوٹر سۭتۍ تہِ چھِ اَسہِ سانہِ زِندگی منٛز واریاہ زیادٕ اَسہِ چھِ واریاہ زیادٕ نالیج میلان اَمہِ سۭتۍ کیازِ کہِ اَتھ منٛز چھُنہٕ آسان زیادٕ فیک نِوزٕ کیٚنٛہہ ییٚمہِ کِنۍ زَن اَسہِ اَصٕل نِوزن ہُند ؤلۍ وٲلۍ چھِ پَے لگان کُنہِ ساتہٕ چھُ فیس بُکَس اِنَسٹاگرٛامَس پٮ۪ٹھ تہِ مَزاق خٲطرٕ نِوزٕ آسان مگر ٹُوِٹَرَس پٮ۪ٹھ چھِنہٕ آسان کینٛہہ تہٕ مگر فیس بُک تہٕ اِنَسٹاگرٛام تہِ چھِ اَسہِ واریاہ مَدد کَران نِوزَن منٛز یا بیٚیہِ تہِ کُنٮ۪ن کامٮ۪ن منٛز